مےٚ حظ پے واریاہ زیادٕ چٮ۪لینٛج حظ فیس کَرٕنۍ رِسورٕس خٲطرٕ حظ پنٛنِس سکوٗلَس منٛز اِمپروٗمٮ۪نٛٹ اَنٕنۍ بہٕ حظ ٲسٕس دَپان ییٚتہِ گوٚژھ اکھ پَکھرے ناگہٕ پکھٕر لاگنہٕ تَمہِ خٲطرٕ حظ تُل واریاہ جوٚکھ مےٚ واریاہ لوٚڈ حظ مےٚ زٮ۪ڈ ای اووَس پٮ۪ٹھ ترٛٲو مےٚ لٮ۪ٹر حظ ڈی سی صٲبَس پٮ۪ٹھ ترٛٲو مےٚ اٮ۪پلِکیشَن مےٚ دوٚپ سٲنِس سکوٗلَس منٛز گٔژھۍ یِم رِسورٕس یِنۍ وَسٲیِل گٔژھۍ یِنۍ بیٚیہِ ٲسٕس بہٕ دَپان اَگر ییٚتہِ أسۍ تِم گرٛیٖن اٮ۪وَر کُلۍ چھِنہٕ حظ لاگان یا تِم ژوٗنٛٹھۍ کُڑۍ یا کانٛہہ تہٕ کُڑ ٲس بہٕ یَژھان یَتھ پَنٛنِس سُکوٗلَس منٛز لاگٕنۍ بہٕ ٲسٕس دَپان نہ ییٚتہِ گژھِ اِمپرٛوٗمٮ۪نٛٹ یِنۍ یَتھ سٲنِس اَتھ لوکَل سکوٗلَس منٛز یی یہِ مانٛنہٕ بیٚیہِ ٲس بہٕ سونٛچان ییٚتہِ گٔژھ تِم پوشہٕ کُلۍ حظ لاگنہٕ یِنۍ تِم یِم تِم چھِنہٕ حظ تِم کیٛاہ چھِ تِمَن وَنان تِم گُلاب بٔڑۍ بٔڑۍ گُلاب حظ بیٚیہِ گُلہِ آفتاب بہٕ ٲسٕس سونٛچان بہٕ لاگہٕ تِمَے مےٚ حظ پے واریاہ مُشکِلات پے مےٚ فیس حظ کَرٕنۍ بہٕ ٲسٕس دَپان ییٚتہِ گٔژھۍ یِم رِسورٕس گٔژھۍ یِنۍ تھاونہٕ یِم وَسٲیِل بیٚیہِ ٲسٕس بہٕ دَپان ییٚتہِ گٔژھۍ واریاہ اکھ فِرٛی تٲلیٖم گٔژھ ییٚتہِ دِنۍ یِمَن غریٖب بَچَن اَو یِم سٲنۍ یِم گامٕکۍ بَچہٕ چھِ یِم ہٮ۪کَن اَصٕل پٲٹھۍ حظ پٔرِتھ یِمَن اوس نہٕ محتاج روزُن کِہیٖنۍ اگر حظ یِم آز سکوٗل چھِ مثلاً گژھان تَتہِ چھِ یِمَن کاپی آسان ضوٚرتھٕے لٮ۪کھنہٕ خٲطرٕ یا پٮ۪ن چھُکھ آسان لٮ۪کھنہٕ خٲطرٕ ضوٚرَتھ یا بیگ چھُکھ آسان نیُن بہٕ چھَس مےٚ لَڑے اَتھ پٮ۪ٹھ واریاہ زیادٕ یِمَن دیٛاناو بہٕ کاپی تہٕ مُفت پٮ۪ن تہٕ مُفُت بیگ تہٕ مُفُت وَردی یُس زَن یِمَن لاگٕنۍ چھِ پٮ۪وان سُہ تہِ مُفُت حظ وٕنہِ حظ ترٛایے مےٚ لٮ۪ٹَر ترٛٲو مےٚ پانٛژِ شیٚیہِ لٹہِ لیٚچھ مےٚ زٮ۪ڈ ای او صوبَس ڈی سی صوبَس تِمو حظ دِژ پٔرمِشَن دوٚپکھ اَدٕ کیٛاہ کیٚںٛہہ چھُنہٕ تٕہٕنٛدِس سُکوٗلَس منٛز یی اِمپرٛوٗمٮ۪نٛٹ جلدی حظ مگر وٕنۍ تِنہٕ چھُنہٕ مےٚ باسان کانٛہہ اِمپرٛوٗمٮ۪نٛٹ چھُ گژھان حظ وۄنۍ چھِ تِمو تھوٚمُت پٕنٛژٕہٕمہِ ڈیٹ تٕہٕنٛدِ یِن یِم چیٖز دٔستِیاب کَرنہٕ تٕہٕنٛدِس سکوٗلَس منٛز دِن یِم دِمو یِم چیٖز أسۍ جلدی جلدی وٕنہِ چھِنہٕ کانٛہہ تہٕ اَپڈیٹ اَتھ نوٚو حظ یِوان کِہیٖنۍ واریاہ زیادٕ مُشکِلات پے مےٚ تَتھ تُلٕنۍ بیٚیہِ ییٚتہِ کانٛہہ مےٚ پونٛسا اوس پنٛنِس چَنٛدَس منٛز حظ سُہ تہِ گوٚو مےٚ أتھی پَتہٕ حظ بہٕ چھَس دَپان اَگَرَے کانٛہہ سٲنِس سُکوٗلَس منٛز سٲنِس یَتھ منٛز پَرِہے یی کانٛہہ کٲنٛسہِ غریٖب سُنٛد بَچہِ یا سون بَچہِ واریاہ اَصٕل حظ گٔیو